سلام علیکُم جِناب ہے جناب تُہۍ چھِ حظ ٹھیٖک اَصٕل پٲٹھۍ بہٕ حظ چھُس یہِ کیٛاہ گرِ حظ چھُس کوٚت حظ پارکہِ وَن تَس کیٛاہ دٔلیٖل آ تکلیٖف معاف تکلیٖف تکلیٖف مگر مےٚ حظ اوسوٕ تۄہہِ ووٚنمُت بہٕ یِمہٕ اَلبتہٕ بہٕ لوٚگُس راتھ تہِ تھوڑا آوُر اوترٕ پٮ۪ٹھ پٮ۪و نا پارکہِ یُن تۅہہِ ہے پتاہ چھُو وۅنۍ امہِ کامہِ ہُنٛد مےٚ اوس دپان أکِس دۄن گرٕ وال۪ن تِمَن تہِ اوس گژھُن بہٕ لوٚگُس تتہِ تھوڑا آوُر أکِس جایہِ لوٚگ ظہوٗر صٲبنہِ لوٚگ تھوڑا ٹایم زیادٕ پہم آ تٔمۍ سُنٛد مول تہِ ووٚن دوٚپُن ہے گۄڈٕ مۅکلٲوٕنۍ مےٚ وَنسا تٔتی ونسا مےٚ چھِ ہوٚتٮ۪ن نفر بیٚیہِ تٔمِس گژھٕ تہٕ مگر تٔمۍ مون نہٕ کیٚنٛہہ وۄنۍ زِٹھۍ لحاظہٕ پَتہٕ ہُو یہِ تہٕ پَتہٕ ہیوٚکُس نہٕ بہٕ تَتہِ نہَ حظ نیٖرِتھ کیٚنٛہہ کُلۍ ژور چھا آمٕتۍ جِناب بیٚیہِ کَریٛاے اَسہِ تِمَن ژٕنن کُلٮ۪ن أکِس دۅن کَریو نا مےٚ پیوَنٛد تِم چھا آمٕتۍ ٹھیٖک ٹھیٖک وُنۍکٮ۪ن ما اَچھا مسلہٕ کر چھُس بہٕ آمُت مَسلہٕ چھُ وۅنۍ یہَے زِ ہُپٲرۍ چھُ گاسہٕ حظ آمُت وۅپَر گاسہٕ چھُس آمُت کِہیٖنۍ چھُنہٕ پَرواے جِناب بہٕ ووتُس بہٕ کَرٕ تتھ ژوٗر ووٗر بہٕ کَڈٕ سُہ پانے کیٚنٛہہ چھُنہٕ تُہۍ مٔہ ہیٚیِو تَمیُک ٹٮ۪نشَن ہے ماز اَدٕ بیٛاکھ کانٛہہ کرو تیٚلہِ اَنہوس پتہٕ کھاد یہِ چھِ آسان سۄ چھِ یِوان چھکنہٕ تَمہِ سۭتۍ چھُنہٕ وۅپَر گاسہٕ یِوانٕے وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ سُہ وُچھو تیٚلہِ اِنشاللہ یہِ کہِ بہٕ ییٚتہِ لَگہِ مےٚ اَکھ دۄہ یا زٕ دۄہ لَگن ہاڈلی مےٚ ییٚتہِ بہٕ ووتُس اِنشااللہ بہٕ کَرٕ تۅہہِ کٲم فِٹ جِناب جِناب ہے بہٕ حظ کَرناوتھ ٲش کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے ییٚلہِ بہٕ ییٚتہِ مۅکلاوٕ گۄڈنٮ۪تھ واتہٕ بہٕ تُہٕنٛدِس چلو جِناب شُکریہ جِناب شُکریہ او کے سلامُ علیکُم جِناب